مےٚ حض اَنٛنٲو اَکھ گر فایَر بولٹٕچ گٕر یَتھ زَن ناو چھُ اِنوِنسِبٕل پٕلَس یہِ چھِ اَکھ سُماٹ واچ حظ ڈِجٹٕل واچ حظ چھِ یہِ بَڈٕ بٮ۪ہتٕریٖن واچ حظ چھِ مےٚ نہ حظ چھِ اَز تام وٕچھمٕژ یِژھ کانٛہہ فیٚسَلٹی واجینۍ گر اَتھ منٛز چھِ بَڈٕ واریاہ کیٚنٛہہ رٕتۍ رٕتۍ چیٖز رٕژ رٕژ تَماش حظ یہِ چھِ سِٹیٖل باڈِی ہِنٛز بَنییٚمٕژ حظ تہٕ اَمیُک ٹَچ چھُ بَڈٕ سافٹ حظ اَتھ گَرِ سۭتۍ چھُ ٹایِم دِنہٕ ہاونہٕ سۭتۍ سۭتۍ چھِ اسۍ واریاہ کیٚنٛہہ فیٚسَلٹیٖز تہ یہِ دِوان حظ اَتھ منٛز چھِ أسۍ خَبر نِوٕز ہیٚکان وُچِھِتھ حظ اَتھ منٛز چھِ أسۍ ہیٚکان وٮ۪درٕچ جانکٲری موسمٕچ جانٛکٲری مولوٗم کٔرِتھ حظ اَتھ منٛز چھِ ہیٚکان فون نمبر أسۍ سیو کٔرِتھ حظ اَتھ منٛز چھِ أسۍ ہیٚکان پَنُن فوٹو حظ بتھۍ کَنۍ چِپکٲیِتھ غرٕض کہِ اتھ منٛز چھِ ہیٚکان أسۍ رِکاڑ کیٚنٛہہ آسہِ تِم حظ میوٗزِک پٕلیٚیر چھُ اَتھ منٛز حظ سُہ چھِ أسۍ ہیٚکان میوٗزِک بوٗزِتھ حظ یہِ چھ ٹایِم بَڈٕ ایٚکُریٹ ہاوان بیٚیہِ چھُ اَتھ چارٕج نیران واریاہ ٹایِم حظ ڈاوُن چھٮ۪نہٕ گَژھان لَگ بَگ سَتھ پٮ۪ٹھ ٲٹھ دۄہ حظ اَمیُک قۭمَت چھُ ژور ساس پٮ۪ٹھ پانٛژھ ساس ایٚمازانَس پٮ۪ٹھ ایٚوَلیٚبٕل حظ ایٚمازان ذٕریعہِ أنۍ اسہِ شیٚیہِ تٲجیَن شٮ۪تَن روٚپیَن وٲژ اسہِ گَرٕ اَمیُک سِکریٖن چھُ بَڈٕ دوٚر حظ اَتھ منٛز چھ لَگ بَگ لَگ بَگ پانٛژھ گیمہٕ حظ یُس بَڑٕ خۄش گَسان چھُ بیٚیہِ حظ چھ اَتھ منٛز